مےٚ چھُ باسان باسان باغوٲنی کرٕنۍ چھِ أکِس اِنسانَس خٲطرٕ واریاہ زیادٕ اَصٕل زِ اَمہِ سۭتۍ چھِ سون خوٗن دورٕ دورٕ کران بیٚیہِ چھ سانٮ۪نن اَتھن نَرٮ۪ن زنٛگن وَرزِش تہٕ گژھان اورٕ یورٕ کرنہٕ سۭتۍ باغس منٛز ییٚلہِ ٲسۍ أسۍ چھِ آسان باغوٲنی کران تہٕ أسۍ چھِ اَلگ اَلگ قسمٕکۍ پوش چھِ وَوان اسہِ چھِ واریاہ زیادٕ دِل خۄش گژھان زِییٚلہِ أسۍ الگ الگ قسمٕکۍ پوش تہٕ گملہٕ چھِ وٕچھان زِ باغبٲنی کرٕنۍ چھےٚ واریاہ زیادٕ أکِس اِنسان سٕنٛدۍ خٲطرٕ اَصٕل یہِ چھِ سانہِ جسمٲنی خٲطرٕ تہ اَصٕل واریاہ زیادٕ سٲنِس دِلس خٲطرٕ تہ اَصٕل سٲنِس جسمَس خٲطرٕ تہِ اَصٕل ورزِش چھےٚ گژھان خوٗن چھُ دورٕ دورٕ کران